ہٮ۪لو سلام علیکُم ٹھیٖک چھِو حظ اہن حظ ٹھیٖک اَسہِ حظ اوس مکانَس کہِ حظ دارِ تہٕ دَرواز بَناونہِ اَتہِ چھُ حظ تۄہہِ نوٚو ڈِزایِن کانٛہہ یہِ لٔکرِ فُٹ کۭتِس حظ گژھان آ ٹھیٖک حظ تُہۍ حظ تیٚلہِ حظ تھٲزیو بنٲیِتھ اَدٕ حظ سلام علیکُم